ڈِفرنس بِٹویٖن سوشَل میٖڈیا تہٕ پرنٹِڈ میٖڈیا ہسا چھُ یہِ پرنٹِڈ میٖڈیاہَس منٛز یُس تہِ خبر چھپان چھِ سۄ ہسا چھِ آسان ہَنڈرنڈ پٔرسَنٹ رِیَل ایز کَمپیٲڑ ٹُو اَگرٕے سوشَل میٖڈیاہَس خَبر وٕچھو سوشَل میٖڈیاہَس پٮ۪ٹھ یُس تہِ خبر اَپلوڈ چھِ گژھان سُہ ہسا چھِ گژھان آ مطلب اِوینٹَس سۭتی تَتھ منٛز چھِ کُنہِ حَدس تانۍ کیٚنہہ ایرٲرٕس تہِ آسان تہٕ کیٚنٛہہ ایرٲرٕس تہِ آسان یُس نِوٕز پیپر موڈَس منٛز چھُ نِوان کانہہ تہِ خبر یا میگزیٖنَس منٛز سُہ ہسا چھُ آسان مطلب سُہ ہسا چھُ آسان مطلب اَصٕل پٲٹھۍ آسان پَبلِش کٔرِتھ مطلب پَبلِش چھُ آسان اَصٕل پٲٹھۍ کٔرتھ مطلب پَبلِش چھُ آسان اَصٕل پٲٹھۍ کٔرِتھ تَتھ چھُ آسان مطلب پَبلِش چھُ آسان اَصٕل پٲٹھۍ کٔرِتھ مطلب تَتھ پٮ۪ٹھ چھُ آسان تَتھ چھُ یِوان رِویوٗ تہِ کَرنہٕ یُس سوشَل میٖڈیا چھُ اتھ منٛز چھِ لایو بروڈکاسٹ چھُ گژھان کُنہِ اِوینٹن منز چھُ کیٚنہہ مطلب تھوڑا بہت اُتار چَڑاو گژھان تہٕ مےٚ چھِ یِوان تَتھ منٛز بیٚیہِ سوشَل میٖڈیاہَس پٮ۪ٹھ چھِ ساروی کھۄتہٕ زیادٕ مطلب فیک نِوٕز یِوان مطلب روٗمٲرٕس یِوان ییٚمہِ کہِ وجہہ سۭتۍ یُس یُس یِم میٖڈیا نِوٕز چھِ تمو سۭتۍ چھُ ہَٹکے تھوڑا بہت چھُ تمَن منٛز مطلب چھِ تِم ہَٹکے تھوڑا بہت پرنٹِڈ میٖڈیا نِش اَگر أسۍ سوشَل میٖڈیاہٕچ باقٕے طرفٕچ ایڈوینٹیج ہٮ۪چھو یِم ہسا چھِ آسان اَپ ٹوٗ ڈیت ہسا چھِ یِم آسان اَپ ٹوٗ ڈیٹ ہسا چھِ یِم آسان گرِ بِہتھ تہٕ دُنیاہَس منٛز کیاہ چھُ گژھان سُہ خبر ہسا چھِ وِدِن سیکَنڈٕس واتان پرنٹِڈ میٖڈیاہَس ہسا چھُ پیٚوان اَسہِ ویٹ کَرُن یہِ کر گژھِ پِبلِش یہِ کر گژھِ پَبلِش یہِ کر یہِ کَمہِ ٹایمہٕ کَر یی سوشل میٖڈیا لایک فیس بُک چھُ اِنسٹاگریم چھُ یوٗٹوٗب چھُ ٹُویٖٹر چھ تِمن پٮ۪ٹھ ہسا چھِ خبرٕ واتنان أتی سیکَنڈن منٛز وۄنۍ ییٚمہِ ساتہٕ کانہہ اِوینٹ چھُ آسان گژھُن خبر ہسا چھِ تَمہِ ساتہٕ آسان پیٚمٕژ وٲتِتھ وٲتِتھ تہٕ ایویڈٕس یِم چھِ آڈیو وِجول ایویڈٕس لایِک ریڈیو چھِ ٹیلِوِجن چھِ لیپٹاپ چھِ لیپٹاپ چھِ تِمن پٮ۪ٹھ ہسا چھِ أسۍ مطلب وٕچھان وٕچھان تہٕ بوزان وٕچھان تہٕ بوزان تہِ سِپیٖکر چھُ آسان تہٕ یُس ہسا مطلب یِمہٕ نِوٕز پیپٲرٕس چھِ آسان میگزیٖنٕز چھِ آسان تِمن پٮ۪ٹھ ہسا چھِ أسۍ ہٮ۪کان صِرف پٔرتھٕے یوت نہ کہِ أسۍ ہٮ۪ک مطلب نہ چھِ نہ کہِ أسۍ ہٮ۪کو تَتہِ پوزان بیٚیہِ کہِ سٕندۍ تہٕ بیٚیہِ ہسا چھِ یِمن ڈِس ایڈونٹیجِز ییٚتہِ مطلب یِم اِلِٹریٹ پٔرسن چھِ یِم نہ سا چھِ نہٕ ریٖڈ ہٮ۪کان کٔرِتھ کِہینۍ تہِ یُس سوشَل میٖڈیاہٕچ نِوٕز چھےٚ آسان سۄ ہسا چھُ ہٮ۪کان نَفر مطلب اۭں نَفر اَپ ٹُو ڈیٹ یا اَپ ٹُو ٹایم ہٮ۪کان وٕچھِتھ تہٕ اَپ ٹُو ٹایم ہٮ۪کان وٕچھِتھ تہِ تہٕ بوٗزِتھ تہِ ہٮ۪کان تہٕ ساروی کھۄتہٕ یُس ٹرٛسٹِڈ میٖڈیا یُس ہسا چھُ نِوٕز پیپَر ایوِ ایڈٕس آ میگزیٖنٕز یِم ہسا اَتھ ہسا چھِ مور اٮ۪کوٗریسی دِنۍ مور اٮ۪کوٗریسی دِنۍ سوشَل میٖڈیا نِش